اَسَلَامُ عَلَیکُم اے ٹھیٖک چھُو حظ یاوَر صٲب اَصٕل پٲٹھۍ چھُوا آ شُکُر اَلحَمدُ للہ اَسہِ بوٗز تۅہہِ چھُوٕ یہِ حظ یہِ گِلاسَن ہُنٛد بَاغ حظ أسۍ چھِ حظ تمِکۍ مَطلب أسۍ چھِ ہِیٚوَان حظ تہٕ أسۍ چھِ تمِکۍ بایَر أسۍ حظ چھِ یہِ ہِیٚوَان تہٕ اسہِ دوٚپ تۅہہِ چھُوٕ نیرَان اَصٕل ہُہ اَصٕل چھُو تۅہہِ نیرَان اَصٕل تہٕ اَسہِ بوٗز واریاہَو نِش بوزیٛاو تہٕ وۅنۍ وان وَن اَہَن حظ اَسہِ حظ اوس وَاریاہ کیٚنٛہہ ضروٗرت أسۍ چھِ یِم مَطلَب اَمِکۍ بٔڈۍ ڈیٖلرَ حظ نا أسۍ چھِ یہِ ہیٚوَان وِیٚوَان تہٕ پَتہٕ چھِ کٕنان خَلقَن ڈَبَن منٛز پیک کٔرِتھ حظ اَسہِ بوٗز تۅہہِ چھُوٕ اَصٕل حظ نیرَان فَصل تہٕ وۅنۍ ؤنۍتَو حظ اَسہِ تۅہہِ کیٛاہ کیٛاہ چھُ اَتہِ نیرَان حظ نہَ مَطلَب آسُن تہِ گوٚژھِ نا کیٚنٛہہ آسُن تہِ گژھِ نا نہَ حظ مَطلَب یُس أسۍ وَاریاہ پَتہٕ اورٕ اَنان مال پَتہٕ اوس نہَ تِمَن نیران کیٚنٛہہ رِیٹٕے مَگَر میٚہرَبٲنی کٔرِِتھ حظ یہِ گژھِ آسُن پرٛوڈَکٹ اَصٕل اَسہِ بوز اَسِ بوٗز واریاہَن نِش وۅنۍ گژھِ نہَ مَنٛدچھاوُن پَتہٕ پرٛوڈَکٹ کیٚنٛہہ حظ اَہَن حظ نہَ ہَنا اَسہِ چھُ اَکھ نَمبَر ضروٗرت تِکیٛازِ اَسہِ چھُ پیٚوان پَگَاہ یہِ باقین مَطلَب اَسہِ ما چھُ کٔشیٖرِ ہٕنٛدِنٕے خَلقَن منٛز پیٚوان کھیٛاونَاوُن اَسہِ نِش چھِ حظ نیٚبرِم خَلَق تہِ یِوان یِم یہِ کھیٚوان چھِ تُہۍ ؤنِو حظ اسہِ وۅنۍ یہِ اَتھ ؤنۍتَو حظ ریٹ کیٛاہ چھِ تُہۍ دِوان اتہِ تہٕ تَمہِ حسابہٕ کرہاو أسۍ یہِ برٛونٛٹھ کُن کتھ اے نہَ حظ اے یے گوٚو مطلب ہتھ رۅپیہِ گوٚو واریاہ کیٚنٛہہ نہَ حظ أسی چھِ گژھان بازارس منٛز اگر تۅہہِ وُچھِو تتہِ چھُ آسان ہَتھ رۅپیہِ کُن نمتَے رۅپیہِ آسان ڈبہٕ کٕنُن وۅنۍ ییٚلہِ اَسہِ ہتھ رۅپیہِ ہیٚوو تۅہہِ نِش پتہٕ کیٛاہ کٕنو أسی نہَ حظ کٔمس کم چھُنا مطلب ہتھ رۅپیہِ گوٚو واریاہ کیٚنٛہہ یہِ گوٚو واریاہ زیادٕ رقم ہتھ رۅپیہِ نہَ نہَ مسلہٕ چھُنہٕ حظ بدل چیٖز اگر وۅنۍ وۅنے چھُ تۅہہِ باسان ریٹ تیز تیز مگر بازارس منٛز تہِ اگر تُہۍ وُنکیٚنس نَژو تتہِ چھِ حظ آسان ہتھ رۅپیہِ کٕنُن رِیٹیلس منٛز ییٚلہِ وۅنۍ أسی ہیٚمو تۅہہِ یِتھٕ پاٹھۍ را مِٹیریل ییٚلہِ تۅہہِ أسی ہیٚمہو ہتھس رۅپیَس پتہٕ ییٚلہِ پیکِنٛگ کرو تتھ أسی پتہٕ ٲسۍ تمہِ پیٚٹھٕ یَسہٕ أسۍ گرٛیڈِنٛگ کرو تتھ اسہِ گژھِ سُہ لگ بگ ڈۅڈ ہتھ رۅپیہِ ڈبہٕ محض اسہِ گژھِ نا بِزنٕسَس گاٹہٕ أسی نَے پتہٕ کیٚنٛہہ بچی اَسہِ گژھِ آسُن لگ بگ حظ اگر تۅہہِ مٲنِو ستتھن پیٚٹھ کٔرِو حظ اَسہِ تۅہہِ یہِ ڈن ستتھ رۅپیہِ دِمہو تۅہہِ أسۍ أکِس کِلوٗس ستتھ رۅپیہِ دِمہو تۅہہِ نہ حظ نہَ اگر تۅہہِ وُچھِو میٛون اگر تۅہہِ ڈیٖلِنٛگ وُچھِو حظ بہٕ چھُس حظ اگر تۅہہِ میٛٲنۍ ڈیٖلِنٛگ وُچھِو تُہۍ أژِو وُنکیٚنَس اسلام باد ڈسٹرٛکس منٛز اننت ناگس منٛز حظ تتہِ اگر تۅہہِ وُچھِو تتہِ حظ چھُ سون تھڈٕ یُس آسان چھُنا مطلب ہُہ تتھ پیٚٹھ چھِ آسان اکھ نمبر مال بیٚیہِ سستہٕ ریٹن منٛز وۅنۍ اگر أسۍ تۅہی ہیٚمہو یوٗتاہ درٛۅگ مال تُہۍ ؤنِو پانے أسۍ کیٛاہ زینَو تہٕ سٲنۍ ہُہ گژھِ سون بِزنِسٕے گژھِ سورُے گِرے سورُے بِزنِسٕے وۅنۍ ؤنۍتَو حظ اَسہِ تُہۍ کٔرۍوا ستتھن پیٚٹھ وۅنۍ دمہو پانٛژ ستتھ رۅپیہِ تہٕ کٔرِو ڈن وۅنۍ ہے نمتھ ہَے گژھِ زیادٕ واریاہ نمتھ چھُ واریاہ کیٚنٛہہ گژھان زیادٕ پانٛژ ستتھ وُچھِو سا نہَ وۅنۍ تۅہہِ دَپیٛاوٕ ہتھ وۅنۍ دٔپیٛاو مےٚ ستتھ وۅنۍ کٔرِو کٲم وۅنۍ دٔپیٛاو مےٚ پانٛژ ستتھ پانٛژ ستتھ کٔرِو وۅنۍ فائنل ٹھیٖک چھا اَہَن حظ البتہٕ بہٕ چھُس حظ بہٕ چھُس پانہٕ حظ آسان آوُر زیادٕ بہٕ کرٕ کٲم بہٕ سوزَن پنُن مطلب یَس مےٚ بِزنَسس منٛز چھُ آسان پاٹنر حظ بہٕ سوزَن سُے تہٕ سُہ کرِ تتہِ چیک ویک اصٕل پاٹھۍ چھُنا ٹھیٖک اَہَن مگر تِکیٛاز فٲیِدٕ گژھِ تۅہہِ تہِ یُن تہٕ مےٚ تہِ گژھِ يُن یہِ گژھِ نہَ گژھُن کیٚنٛہہ تُہۍ دِیِو حظ ریٹ علاوٕ پتہٕ آسہِ نہٕ یورٕ تِکیٛاز اسہِ تہِ چھِ پےَ حظ ریٹن ہٕنٛز مطلب تُہۍ اگر ؤنِو ہتھ رۅپیہِ اَسہِ چھُ دَہ جایہِ ییٚتن معلوٗم کرو ریٹ حظ وُنکیٚنس کرٛنٛٹ کیٛاہ چھِ توٚروا فِکری اَسا چلو بیٚیہِ ٹھیٖک چھُوا اصٕل پٲٹھۍ چھِوا صحت چھا ٹھیٖک آسا چلو تیٚلہِ یِمو أسی صُحبن اور تہٕ چھُنا ٹھیٖک آدٕ سا چلو بِہِو رۅبَس حوالہٕ